اَگر بہٕ کَتھ کَرٕ سارِویو کھۄتہٕ اَصٕل ٹایِم کُس چھُ ٹوٗرسٹَن روزان وِزِٹ کَرُن مطلب یور یُن کٔشیٖرِ بَڈگام یا کٔشیٖر بہٕ وَنہٕ بٮ۪سٹ ٹایِم چھِ روزان رٮ۪تہٕ کول رٮ۪تٕہ کٲلِس منٛز چھِ اِنسان نٮ۪بَر ہٮ۪کان نیٖرِتھ مطلب ٹوٗرِسٹ ٹوٗرِسٹَن ہٕنٛز کَتھ چھَس بہٕ کران تاپھ چھُ آسان موسَم چھُ واریاہ خۄش گوار آسان ٹوٗرِسٹ چھِ اَصٕل پٲٹھۍ ہٮ۪کان اٮ۪نجاے کٔرِتھ ییٚتِکۍ وِوٕز ییٚتیُک سورٕے کیٚنہہ ییٚتہِ چھِ یِم پَتہٕ چھِ ٹوٗرِسٹ پَسنٛد کران گژھُن بُلواڈ کُن فورشور روڈ کُن ڈَل لیک وٕچھُن درگاہ کُن مُغل گاڈنٕز گژھان ٹیوٗلِپ گاڈَن گژھان پری محل چھِ تِم گژھان نِشاط باغ چھِ ییٚتہِ نِشاط گاڈن چھِ ییٚتہِ واریاہ فٮ۪مَس تور چھِ گژھان نِشاط شالمور چھِ گژھان یِم چیٖز بٮ۪سٹ چھِ روزان رٮ۪تہٕ کولٕے بہٕ وَنہٕ میانہِ حِسابہٕ چھِ روزان بٮ۪سٹ رٮ۪تہٕ کول رٮ۪تہٕ کول چھِ واریاہ بٮ۪سٹ روزان فٮ۪سٹٕوَل عیٖدَن ویٖدَن پٮ۪ٹھ تہِ چھِ آسان ییٚتہِ خاندَر واندر تہِ چھِ کران یِم اٮ۪نجاے سۄنہٕ مرگ چھِ یِم زیادٕ گژھان گُلمرگ چھِ یِم زیادٕ گژھان پہلگام چھِ یِم زیادٕ گژھان ٹیوٗرِسٹ سۄنہٕ مرگہِ چھِ یِمَن ساروی کھۄتہٕ بوٚڈ چیٖز گُرۍ تَتہِ چھِ یِم ہارٕس رایڈِنٛگ ہٮ۪کان کٔرِتھ گُرۍ سَوٲری یَتھ چھِ وَنان سُہ چھِ یِم ہٮ۪کان کٔرِتھ شیٖن تہِ چھِ تَتہِ آسان گٔلیشَر چھُ آسان گٔلیشَر چھُ تَتہِ مطلب سُہ تہِ چھِ یِم اٮ۪نجاے کران ٹوٗرسٹ اَسہِ چھِ ماشاء اللہ اَسہِ خٲطرٕ چھِ یہِ واریاہ واریاہ واریاہ مطلب خۄداے سُنٛد اَکھ گِفٹ سانہِ خٲطرٕ کہِ سٲنۍ کٔشیٖر چھِ ییٖژاہ بیوٗٹِفُل تَتھ اٮ۪نجاے کرنہِ چھِ سُہ چھِ اٮ۪نہانٕس کران تَتھ چھِ یِم مطلب چار چاند لگاوان یِم ٹوٗرسٹ یور یِتھ یِہِنٛدِ سۭتۍ چھُ اَسہِ واریاہ مطلب دِلَس خوشی مِلان کہِ یِم چھِ اَسہِ اَتھ لایِق سمجھان سانہِ کٔشیٖرِ کیٛازِ یہِ چھِ واریاہ بیوٗٹِفُل یہِ چھِ واریاہ خوٗبصوٗرَت پَتہٕ چھِ یِم گژھان سۄنہٕ مرگ تَتہِ چھِ یِم ہارٕس رایڈِنٛگ کران گٕلیشَر وٕچھان گوٚو پہلگام پہلگام تہِ چھِ گُرۍ آسان گُلمرگہِ تہِ چھِ گُرۍ گُلمرگہِ چھِ گَنڈولا تہِ تَتھ تہِ چھِ یِم کھسان سُہ تہِ چھِ یِم واریاہ اٮ۪نجاے کران گنڈولا ونڈولا بیٚیہِ تہِ چھِ واریاہ جایہِ اہربَل چھُ تَتہِ چھُ واٹَر فال سُہ تہِ چھِ یِم واریاہ پَسنٛد کران تور گژھُن سُہ چھُ واریاہ بیوٗٹِفُل اہربَل چھُ واریاہ خوٗبصوٗرَت جاے تَتہِ چھُ واٹَر فال سُہ سُہ چھُنہٕ بناوٹی چیٖز کیٚنہہ سُہ چھُنہٕ کانٛسہِ بنوومُت کیٚنہہ سُہ چھُنہٕ مین میڈ کیٚنہہ سُہ چھُ خۄداے سُنٛد قدرتی اَکھ چیٖز خۄدایَن پانَے تَتھ اَتھٕ ڈولمُت پانَے بنومُت سُہ واٹَر تَتھ وُچھِتھ چھُ اِنسانَس باسان یہِ چھُ کٲنٛسہِ بنومُت مگر نہ سُہ چھُنہٕ بنومُت کٲنٛسی سُہ چھِ خۄدایَن تَتھ پانَے سُہ بنومُت سُہ چھُ واریاہ خوٗبصوٗرَت بیٚیہِ چھِ بیٚیہِ تہِ چھِ ییٚتہِ کٔشیٖر چھِ مطلب فُل آف بیوٗٹی ییٚتہِ چھِ بیوٗٹی یٲژ تَتھ منٛز چھُنہٕ کانٛہہ شَک کٔشیٖرِ چھِ وَنان پیٖرٕ وٲر یہِ چھِ واریاہ خوٗبصوٗرَت پامپرٕ چھِ ییٚتہِ کۄنٛگ نٮ۪ران سُہِ تہِ چھُ واریاہ فٮ۪مَس کۄنٛگ تہِ چھُ واریاہ فٮ۪مَس پَتہٕ چھِ یِم گژھان ڈَل گیٹ تَتہِ چھِ یِم شاپِنٛگ واپِنٛگ کران کشمیٖر آرٹ وٕچھان کیٛاہ چھُ کِتھ پٲٹھۍ چھُ شاپِنٛگ تہِ چھِ واریاہ کران تَتہِ ہٮ۪وان یِم چیٖز مطلب سَپوز پٮ۪پَر میشی ہِنٛدۍ چیٖز چھِ آسان بنیمٕتۍ یا کیٚنہہ آرٹ مطلب آرِ کٲم وارِ کٲم تَمِکۍ شال ہٮ۪وان فٮ۪رَن ہٮ۪وان یا سوزنی ؤرکہِ منٛز چھِ یِم وٕچھمُت مےٚ تُلان پشمیٖنہ شال یا پشمیٖنہ فٮ۪رَن یا سوٗٹھ یِمَن چھِ سُہ واریاہ سُہ چیٖز پَسنٛد کران مےٚ چھِ فادَر کران اَتھ سۭتۍ پشمیٖنَس سۭتۍ سُہ چھُ مےٚ وَنان دَپان یِم چھِ واریاہ شاپِنٛگ کران پشمیٖنٕچ پشمیٖن چھُ واریاہ دروٚگ مگر یِمَن چھُ مطلب یِمَن چھُنہٕ تَتہِ بَنان پشمیٖن وَشمیٖن کیٚنہہ تَمہِ چیٖز خٲطرٕ چھِ یِم یِوان یور تہٕ سانہِ کٔشیٖرِ چار چاند لگاوان یور یِتھ أسۍ تہِ چھِ واریاہ خۄش گژھان یُتھٕے أسۍ چھِ وٕچھان پَنٛنہِ کٔشیٖرِ منٛز ییٖتیٛاہ ٹوٗرِسٹ آمٕتۍ وِزِٹَر آمٕتۍ اَسہِ تہِ چھِ دِلَس خوشی مِلان یِم ییٚلہِ یورٕ چھِ یِوان یا یُتھٕے یِم ییٚتہِ کانٛہہ خانٛدَر چھِ وٕچھان یِمَن چھِ سُہ بِلکُل ڈِفرَنٛٹ باسان سُہ چیٖز یہِ کہِ کیٛازِکہِ یِہُنٛد خانٛدَر چھِ آسان ڈِفرَنٹ سون خانٛدَر چھُ آسان ڈِفرَنٹ وازٕ وان بہٕ کَرٕ وازٕ وانٕچ کَتھ یِمَو چھُنہٕ وازٕوان آسان زیادٕ کھیٚومُت کیٚنہہ یِمَن چھِ سُہ ییٚتہِ مِلان پِیُور وازٕوان ییٚتہِ مِلان کیٛازِ وَازٕ چھِ کٔشیٖرِ ہِنٛدۍ وازٕ بَنَن نہٕ بیٚیہِ کُنی یِم چھِ ییٚتہِ سُہ وازٕوان کھٮ۪وان مگر سُہ چھِ آسان سِپایسی واریاہ یِم چھِنہٕ سُہ ہٮ۪کان زیادٕ کھٮ۪تھ وِزِٹَر کیٚنہہ مگر مَزٕ چھُکھ لَگان یِمَو چھِ سُہ چیٖز یِم چھِ سُہ چیٖز واریاہ اٮ۪نجاے کران یا سون گٮ۪وُن وٮ۪وُن پَتہٕ خاندرَن منٛز سون پَلَو پۄشاک لاگٕنُک طریٖقہٕ یِمَن چھِ ڈِفرَنٹ اَسہِ چھُ ڈِفرَنٹ سُہ چیٖز چھِ یِم واریاہ اٮ۪نجاے کران وَندَس منٛز تہِ چھِ یوار یِوان ٹوٗرِسٹ بہٕ کَرٕ سیٖزنَن ہٕنٛز کَتھ وَنٛدٕ رٮ۪تہٕ کالہِ رٮ۪تہٕ کالِچ کَتھ کٔر مےٚ رٮ۪تہٕ کالیُک ووٚن مےٚ وۄنۍ کَرٕ بہٕ وَنٛدٕچ کَتھ وَنٛدَس تہِ چھِ یور یِوان ٹوٗرسٹ واریاہ واریاہ زیادٕ تِمَن چھُ ییٚتیُک موسَم واریاہ ٹھنٛڈٕ باسان بِلکُل باسُن تہِ گژھکھ تِکیٛازِ تِم چھِ آسان پانہٕ پَنٛژاہ شیٹھ ٹرٛیمپیچرَس منٛز ژَتجی پَنٛژاہ پانٛژوَنزہ ٹیمپریچرَس منٛز پَتہٕ اٮ۪برَپٹ ییٚتہِ ٹرٛیمپیچرَس منٛز یِم چینٛج سُہ چھِ گژھان واریاہ تِم چھِ اَنان جایکیٚٹٕس شالٕز مطلب یِم یِم چیٖز سۭتۍ تِمَن چھِ آسان جایکیٚٹٕس ٹوٗپۍ لٲگِتھ مفلَر ؤلِتھ گُلاوٕز لٲگِتھ جب کہ اَصٕل چیٖز چھُ تِکیٛازِ تِمَن چھُ وٮ۪دَر چینج یِوان اٮ۪برَپٹ تہٕ یہِ چھُ گژھان تِمَن موسمَس منٛز تبدیٖلی مگر یِوان چھِ وَنٛدَس تہِ وِزِٹَر واریاہ بہٕ کَرٕ کَتھ وَنٛدٕچ وَندَس تہِ چھِنہٕ مطلب تِم کران تِمَن چھُ وَنٛدٕچ بیوٗٹی تہِ آسان ییٚتہِ وٕچھِنۍ یِتھ کَنہِ تِم رٮ۪تہٕ کول چھِ اٮ۪نجاے کران ییٚتہِ تِم چھِ وَنان أسۍ کَرَو وَنٛدٕ تہِ اٮ۪نجاے اَتہِ وَنٛدَس تہِ چھِ کران تِم زیادٕ پَسنٛد کران گُلمرگ گژھُن گُلمرگہِ چھُ شیٖن واریاہ پٮ۪وان واریاہ زیادٕ پٮ۪وان تِم چھِ شیٖن کران اٮ۪نجاے گنڈولاہَس کھسان تَتھ سَوٲرۍ کھٮ۪وان گَنڈولاہَس تَمہِ پٮ۪ٹھ وٕچھان گنڈولا پٮ۪ٹھ سورٕے وِو تَتیُک گُلمرگہِ ہُنٛد شیٖن آسان پیوٚمُت تازٕ تازٕ شیٖن سَتھ فُٹہٕ شےٚ فُٹہٕ پانٛژھ فُٹہٕ تِم کران اٮ۪نجاے سٲنۍ کٔشیٖر چھےٚ واریاہ بیوٗٹِفُل وۄنۍ کَرٕ بہٕ کَتھ رینی سیٖزٕنَس رینی سیٖزٕنَس تہِ چھِ واریاہ میٛانہِ حِساب چھُ روزان سَمَر واریاہ اَصٕل رٮ۪تہٕ کول چھُ واریاہ اَصٕل روزان وِزِٹَرَن خٲطرٕ وَنٛدَس تہِ چھِ پَنٕنۍ اَکھ بیوٗٹی مگر میٛانہِ حِسابہٕ چھُ سَمَر روزان ٹھیٖک وَنٛدَس چھِ یِم زیاد کھۄتہٕ زیادٕ ہٮ۪کان گُلمرگ گٔژھِتھ سۄنہٕ مرگ گٔژھِتھ گاڈنَن منٛز گاڈَن ہٮ۪کَن نہٕ یِم گٔژھِتھ کیٚنہہ نِشاط گاڈَن ہٮ۪کَن نہٕ کیٚنہہ گٔژھِتھ تَتہِ آسہِ شیٖن ٹیوٗلِپ گاڈَن گژھَن نہٕ کیٚنہہ تَتہِ چھِ ٹیوٗلِپو سۭتۍ شوٗب سُہ چھِ آسان اٮ۪پریل مارٕچ اٮ۪پریلَس منٛز کھُلان دۄ رٮ۪تَس خٲطرٕ پری محل ہٮ۪کَن نہٕ گٔژھِتھ کیٚنہہ مُغل گاڈنٕز ہٮ۪کَن نہٕ گٔژھِتھ کیٚنہہ ڈَل لیکَس تہِ چھُنہٕ تیُتھ وِو آسان یُتھ سَمرَس منٛز چھُ آسان یا فور شور روڈ یا بُلواڈ وَنہٕ بہٕ یا تَپٲرۍ کُنہِ تہِ جایہِ چھُنہٕ سُہ وِو آسان یُس سَمرَس منٛز چھُ یِوان بہٕ کَرٕ رِکَمَنڈ سَمَر میٛانہِ حِسابہٕ چھُ رٮ۪تہٕ کول واریاہ ٹھیٖک بہٕ چھَس رِکَمٮ۪نٛڈ کران رٮ۪تہٕ کول رٮ۪تہٕ کٲلِس پَزِ یِمَن یور یُن وِزِٹَرَن ماشاء اللہ بہٕ چھَس نہٕ وَنان سٔہ وَنٛدَس نہٕ کیٚنہہ وَنٛدَس تہِ چھُ یُن کیٛازِنہٕ بہٕ چھَس یِمَن وٮ۪لکَم کران وَنٛدَس رٮ۪تہٕ کول کانٛہہ تہِ سیٖزَن ٲسِن آ اِنسان چھُ اٮ۪نجاے کران رٮ۪تہٕ کالہِ یِمَن چھُ مَزٕ لَگان رٮ۪تہٕ کالہِ ویسے آسہِ وِزِٹَرَن ییٚتہِ وَنٛدسٕے مَزٕ لَگان کیٛازِکہِ رٮ۪تہٕ کول چھُ تِمَن تَتہِ تہِ آسان ٹیمپریچَر چھُ تِمَن تَتہِ تہِ آسان نیبرٕ تہِ چھُ مطلب کٔشیٖرِ نیٚبٕرۍ تہِ چھِ ٹیمپریچَر اَصٕل واریاہ سانہِ کھۄتہٕ زیادٕ آسان تِہِنٛدِ خٲطرٕ چھُ ویسے ٹھیٖک وَنٛدٕے وَندٕچ بیوٗٹی کَتہِ اَنَن تِم رٮ۪تہٕ کول تاپھ چھِ تِمَن تہِ تَتہِ آسان تاپھ چھُ اَسہِ تہِ ییٚتہِ آسان وۄنۍ چھِ بیوٗٹی تہِ بیوٗٹی فرق کٔشیٖر چھِ واریاہ یہِ چھِ مطلب ییٚتہِ چھِ نٮ۪چرَل بیوٗٹی ییٚتہِ چھُنہٕ کانٛہہ بناوٹی چیٖز کیٚنہہ ییٚتہِ سٲرٕے نٮ۪چرَل بیوٗٹی مگر تِمَن آسہِ یہِ وَنٛدَے پَسنٛد رِکَمَنٛڈ کَرٕ بہٕ رٮ۪تہٕ کول مگر یَپٲرۍ چھَس سونچان پَسنٛد آسہِ تِمَن وَنٛدٕ کیٛازِکہ وَنٛدَس چھِ ییٚتہِ شیٖن ویٖن آسان تِم آسَن شیٖن واریاہ اٮ۪نجاے کران پَتہٕ چھَس بہٕ وٕچھان تہِ مطلب تور گژھان پَتہٕ تَتہِ وٕچھان تہِ مطلب ییٚلہِ بہٕ وِزِٹَر کانٛہہ وٕچھن تِم چھِ آسان شیٖن واریاہ اٮ۪نجاے کران شیٖنہٕ جَنگ یَتھ أسۍ چھِ وَنان سُنو فایٹِنٛگ سُنو فایِٹ چھِ تِم آسان کران شیٖنہٕ جَنگ تہٕ مےٚ باسان رِکَمَنڈ کَرٕ بہٕ سَمر مگر اٮ۪نجاے چھِ تِم کران وِنٹَر ییٚتہِ کیٛازِ یہِ چیٖز چھُنہٕ تِمَن تَتہِ مِلان کِہیٖنۍ مَنالی شِملا وَرٲے نہٕ کُنی جایہِ منالی شِملا بیٚیہِ کٔشیٖر یِمَو ترٛیٚیو جایَو منٛز چھِنہٕ تِمَن مگر کٔشیٖر چھےٚ یِمَو دۄیَو جایَو کھۄتہٕ بیوٗٹِفُل بہٕ چھَس پانہٕ گٔمژ منالی شِملا بہٕ وَنہٕ چھِ تِم تہِ ماشاء اللہ بیوٗٹِفُل واریاہ واریاہ تَتہِ تہِ چھُ نٮ۪چَر تَتہِ چھُنہٕ کانٛہہ بناوٹی چیٖز مگر کٔشیٖر چھِ واریاہ بیوٗٹِفُل واریاہ زیادٕ یہِ ییٚتہِ بیوٗٹی چھِ تہِ چھِنہٕ کُنی جایہِ تِمَن جایَن تہِ چھُ شیٖن پٮ۪وان بے شَک بہٕ وَنہٕ نہٕ نہ مگر یہِ ییٚتہِ چھُ تہِ چھُنہٕ کُنی جایہِ تہِ بَنہِ نہٕ بُتھِ کُنی جایہِ اٮ۪نجاے آسَن وِزِٹَر کران وَنٛدَس ییٚتہِ بہٕ کَرٕ رِکَمنڈ مگر رٮ۪تہٕ کول کیٛازِکہ رٮ۪تہٕ کٲلِس چھِ أسۍ تہِ ہٮ۪کان وٕچھِتھ أسۍ تہِ چھِ نٮ۪بَر نٮ۪ران وَندَس چھِ أسۍ کَم کران أسۍ چھِ ہِراسٕے کران وَنٛدَس نٮ۪رُن کیٛازِ تۭر چھِ آسان أسۍ چھِ آسان ہمامَن پٮ۪ٹھ بِہِتھ تۭرِ منٛز چھُنہٕ اَسہِ زیادٕ پَسنٛد نٮ۪بَر نٮ۪رُن أسۍ چھِ رٮ۪تہٕ کالی زیادٕ کالیج والیج تہِ چھِ بَنٛد آسان سُٹوٗڈَنٹ کٕہٕنۍ چھِنہٕ زیادٕ آسان نٮ۪بَر اِس لیے کَرٕ بہٕ رِکَمَنڈ رٮ۪تہٕ کول تہٕ مَزٕ آسٮ۪کھ لگان مگر وَنٛدسٕے ییٚتہِ